ہیلو وعلیکُم السلام آ حِناب جِناب تُہۍ چھِو ٹھیٖک مدثر صُبحَس صُبحَس ترٛاوان شُپیَن سایڈَس دۄد تۄہہِ کَتہِ پٮ۪ٹھ چھِو اچھا اچھا سٮ۪نٛٹَرسٕے آ اَپٲرۍ چھُس بہٕ ڈیلی گٲڑۍ یِوان آ سۄ شِکایت سۄ شِکایت گژھِ نہٕ تۄہہِ مِلٕنۍ کُنی جایہِ سون دۄد یُس آسان چھِ یہِ چھِ پیُور صاف حظ آسان آبہٕ بَغٲر تہٕ أسۍ چھِ تھاوان زیادٕتَر یِہوٚے اوم دۄدٕے یوت اوم زوم آ مگر صُبحَن چھِ أسۍ زیادٕ اوم دۄدٕے یوت ترٛاوان صُبحَس چھِ آسان سُے ضوٚرتھ تۄہہِ کٔژِ بَجہِ تام چھِ دۄد ضوٚرَتھ کِہیٖنۍ چھُ کِہیٖنۍ چھُنہٕ پہ کِہیٖنۍ چھُنہٕ پَرواے ساڑٕ شےٚ چھِ سٲنۍ گٲڑۍ اَپٲرۍ یِوان

سۄ تہِ سۄ چھِ مَگر تَتھ چھِ پٮ۪وان کالَے تیٚلہِ تھاوُن فون کٔرِتھ مےٚ سا چھِ یِتھ پٲٹھۍ یوٗتاہ ضوٚرتھ تہٕ سُہ چھِ أسۍ تَمہِ ساتہٕ تہِ واتناوان گَرَے کِہیٖنۍ نہٕ کِہیٖنۍ نہٕ یہِ گژھِ پیُور صاف دۄد آسُن تۄہہِ باسہِ نہ اَتھ آسہِ زٮ۪ل تہِ لگان اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ ریٹ چھِ أسۍ گرٕ واتنَے دِوان آز بانٛژتٲجی رۄپیہِ کِلوٗ تۄہہِ اَگر گرٕ وٲلۍ چھِ أنۍمٕتۍ سُہ چھِ ژَتجی مَگر أسۍ چھِ گَرٕ دِوان واتنٲوِتھ اَتھ چھُنہ گاڑِ ہُنٛد خرچہِ گاڑِ ہُنٛد خرچہِ وغیرہ تہِ لگان تَوَے موٗجوٗب چھُ آ آ تِم چھِ آ آ تِم چھِ گاڑِ اکھ زٕ وَسان تۄہہِ چھِو اِمام صٲبنہِ تہٕ گۄڈٕ نِچ گٲڑۍ چھِ اَپٲری گژھان آ چلو مےٚ کٔرۍزیو تیٚلہِ تُہۍ پَنُن یہِ فاینَل تہٕ مےٚ کٔرۍزیو تُہۍ پَنُن ناو یہِ وَٹسیپَس پٮ۪ٹھ پَتہٕ سٮ۪نٛڈ ناو بیٚیہِ کٔرۍزیو اٮ۪ڈرَس کوٚتنَس چھِ ترٛاوُن تہٕ أسۍ آسو صُبحَن ٲسۍزیو تَمہِ تھاوان نیٚبَر کُن کیٚنہہ ڈَبہٕ وَبہٕ أسۍ آسو تٔتھۍ منٛز ترٛاوان کوٗتاہ چھُو تۄہہِ ترٛاوُن ٹھیٖک چھُ حظ کیٚنہہ چھُنہ پَرواے مےٚ کٔرۍزیو تُہۍ سٮ۪نٛڈ تہٕ تیٚلہِ وَنہَو بہٕ حظ یورَے یہِ چھُ آسان فاینَل ریٹ سارنٕے کَسٹٕمَرَن چھُس بہٕ ترٛاوَن باقٕین دُکاندارَن تہِ کٕہۭنۍ شِکایت آسہِ نہٕ کٕہۭنۍ شِکایَت اَدٕ حظ چلو